ٹیٚنَس تہٕ وَن زیٖرو زیٖرو زیٖرو زیٖرو زیٖرو وَس بِٹویٖن یِم نَمبر چھِ یِوان تِم چھِ یِوان ہیٚنٛڈرَڈ تھاوزنٛڈ ٹیٚن تھاوزَنٛڈ ٲں وَن لیک وَن مِلیَن